گاڈٕ رَٹنُک شوق اوسُس مےٚ بَچہٕ پَن پؠٹھٕے تہٕ بَچپَن پؠٹھٕے کٕتھ پٲٹھۍ اوس مےٚ یہِ شوق تِکیٛازِ سٲنۍ کِنۍ یُس علاقہٕ چھُ یپٲرۍ چھُ وَسان اکھ ندی یۄس چھِ یتھ وشو چھُ ونان یتھ کۄلگٲمۍ ڈِسٹرکس منٛز چھِ یتھ یۄس اَہربل پؠٹھ چھِ وَسان تہٕ اَتہِ ہیٚوچھ مےٚ گۄڈنِکی پؠٹھ گاڈٕ کتھ پٲٹھۍ چھِ رٹان پنٕنؠن یِمَن زِٹھؠن بایَن نِش مٲلِس نِش تِکیازِ یِم ٲسۍ یِم تہِ ٲسۍ گاڈٕ رَٹان گۄڈنِکی پؠٹھ تہٕ یِمن نِش کیٛاہ کیٛاہ ٹؠکنیٖک ہیٚچھ مےٚ أسۍ ٲسۍ یُس پکوُن آب چھُ تتھؠن چھِ أسۍ گاڈٕ رَٹان تتھؠن چھُس بہٕ یِم کَنہِ پَل چھِ آسان تِمَن تل چھُس بہٕ گاڈٕ رٹان مگر یتھن رُکوُن آب چھِ تتھؠن چھِ أسۍ بِرسلایو سۭتۍ یِم گاڈٕ رٹان کانٛٹہٕ ترٲیِتھ گاڈٕ رَٹان تہٕ ییٚتھس ییٚتھس اَسہِ یہِ چھُ دکہٕ آب چھُ آسان یتھؠن تیز آب چھُ آسان تتٮ۪س چھُ پؠوان تتھؠن چھنہٕ گٲڑ ہؠکن زیادٕ موٗمینٛٹ کٔرِتھ کِہیٖنۍ تن چھنہٕ ہیلِتھ ہؠکان گٲڑ کِہیٖنۍ تتھؠن کیاہ چھُ تتھؠن چھُ موقعہٕ یِوان اَسہِ سۄ گٲڑ کھاڑنَس کَنہِ پَلَس تل ییٚلہِ أسۍ اَتھ چھِ ترٛاوان تتھؠن چھِ أسۍ یِہے ٹؠکنیٖک چھِ مےٚ ہیٚچھمٕژ پنٕنؠن یِمن زِٹھؠن نِش